اسلام علیکُم ٹھیٖک چھِو حظ آ اَتہِ چھِ حظ ہیٖما میمہِ سۭتۍ کَتھ گَژھان أسۍ حظ چھِ مُحمَد عَباسٕن پَیرنٹ تِم حظ ٲسۍ وَنان اَسہِ چھُ سَپوُرٹس اِوینٛٹ گژھَن وول ڈِسٹرکٹ بانٛڈی پوٗرا اَسہِ گژھِ اتھ مُتعلق زَانکٲری یہِ کَر گژھِ تِمن تہٕ کِتھٕ پٲٹھۍ گژھِ یَس میم سِٹارٹ گژھِ باہ خَتم کٔژٕ بجہِ گژھِ ژورِ دۄہہِ میٛون ونٕنُک مطلب چھُ یِمن چھُ باہ بجے واتُن سِٹیڈیم تہٕ شامس کٔژٕ بجہِ گژھِ یِمن تتہِ چھُٹی گیمٕز پتہٕ ہوٹَلس منٛز روٗم یُس تتھ خَرچہٕ یِیہِ تَتھ کٔمَن چھُ دٮُ۪ن سُہ چھا دٮُ۪ن پیرَنٹن کِنہٕ سُہ چھُ تُہٕندے طَرفہٕ اَچھا ٹھیٖک بیٚیہِ یِم یِمن یوٚتامتھ یِم سکوٗل دۄہ گژھَن ضایہِ تِم کُمن تِمن کُس ہیٚیہِ لیٖو یِمَن دۄہَن خٲطرٕ کُس چھُ گارنَٹی سَکَولَس دِوان اَچھا ٹھِیٖک بیٚیہِ چھُو یِمَن سانہِ طرفہٕ کیٚنٛہہ ہیلپٕچ ٹھِیٖک چھُ أسۍ چھِ تُہٕنٛدِس بَروسَس پٮ۪ٹھٕ یِم حوالہٕ کران أسۍ یِمو تمہِ دۄہ تِمن پانہٕ سۭتۍ أسۍ کرو تِمن حوالہٕ پتہٕ ییٚمہِ سَاتہٕ یِمن تۅہہِ واپس آسہِ وارٕکارٕ حوالہٕ کرُن تِتھٕ کٔنۍ گَژھِ اَسہِ کَال یِنۍ أسۍ نِمہوکھ یِم پانٕے گرٕ اَدٕ حظ اسلامُ علیکُم